مختلف قٕسمن ہٕنٛزۍ بٮ۪مارِ یِم زن وارِیاہن لُکن تام واتان چھِ تتھ منٛز چھِ کالرا تۭر تف ژاس زُکام بیترِ یِوان تہٕ یُس اَکہِ گرٛوپ پٮ۪ٹھ بیٚیِس گرٛوپس تہِ چھُ ہٮ۪کان اِفٮ۪کٹ کٔرِتھ اتھ منٛز چھُ خاص یُس زن لبنہٕ یِوان چھُ تتھ منٛز گوٚو زُکام تف تۭر تہٕ یِم چھِ اَکہِ وایرس سۭتۍ اَکہِ شخصہٕ پٮ۪ٹھ بیٚیِس شخصس تام واتان یِمن نِش بچہٕ نہٕ موٗجوٗب چھِ اَسہِ ضُروٗری سُہ گوٚو ماسٕک لگاوٕنۍ تہٕ بیٚیہِ ییٚمِس شخصس چاہے زکام تۭر تف آسہِ تٔمِس پنٛنہِ پانُک خیال تھاوُن تہٕ وٕشنیرس بِہُن تہٕ مختلف ٹایمن پٮ۪ٹھ دوا کھیوٚن تہٕ پنُن پان الگ تھٲوِتھ یُتھ زن نہٕ باقین تہِ زریر واتہِ